اَسلام علیکُم فیورِٹ سِومِنٛگ ڈٮ۪سٹِنیشَن چھِ سون پوٗل تِکیٛازِ سُہ چھُ آسان واریاہ زیادٕ خوٗبصوٗرت بیٚیہِ چھِ آسان أنٛدۍ أنٛدۍ کَوٲڈ تَتھ منٛز چھُنہٕ آسان کانٛہہ تہِ خطرٕ کیٚنٛہہ سُہ چھُ واٹَر باڈی سٲنِس علاقَس منٛز تَتھ چھِ وَنان ویرٕناگ